اسلام وعلیکُم آہَن حظ ٲں روحی چھَس پَتہٕ تُہۍ نا حظ وٲتوٕے نہٕ نہ کَتہِ میےٚ تۄہہِ ہُہ کَرنٛٹ لوکیشن سیٚنٛڈ کٔروٕ تُہۍ نے وٲتوٕے نہ یوٚتن مےٚ چھِ لوکیشن تھٲمٕژ فونس تہِ یَلے تُہۍ کٔرِو یِِہَے لوکیشن ٹرٛیس بۄن گام کَتیٚن چھُ تُہۍ وُنکیٚن تُہۍ کَتیٚن چھُ بۄن گام کَتھ نِش اتنَس ؤنِو مےٚ تُہۍ اتنَس کیٛاہ چھُ نہ حظ تۅہے چھُ واریاہ دوٗر وُنہِ تُہۍ چھُ واریاہ دوٗر تُہۍ چھُ آ غلط لوکیشنہٕ پیٚٹھٕ یۄس مےٚ تۄہہِ کَرنٛٹ لوکیشن چھَو نا کٔرمٕژ واٹٕس ایٚپس پیٚٹھ کوٚروٕ مےٚ کَرنٛٹ لوکے نا حظ نہ نہ یُس مےٚ تۄہہِ لوکیشن ؤنۍ کٔروٕ نا لگ بگ ژرو پانٛژھ مِنٹ برٛونٛٹھ کٔرٕو مےٚ تۄہہِ لوکیشن سیٚنٛڈ تہٕ تُہۍ وُچھ زیٚو یُس تۅہہِ تُہۍ چھُو نا وُنکیٚن بۄن گام تُہۍ کٔھسۍ زیٚو لگ بگ اوٚڈ کِلو میٖٹر چھُ تۄہہِ ڈَریٚکٹ کَژھُن روڈس سیٚودُے برٛونٛٹھ بُتھِ کٔنہِ وُچھِو تُہۍ مَسجِد تہٕ ہیٚلو بُتھِ کَنہِ وُچھِو تُہۍ مَسجِد تُہۍ ؤنۍزیٚو تُہۍ ؤنۍزیٚو اَتیٚن کٲنٛسہِ یہِ چھِ ابوبکر مسجد کَتِنس چھِ تہٕ تُہۍ ییٚتہِ نَس چھِو نا روڈس پیٚٹھ تُہۍ پٔکِو ڈریکٹ برٛونٛٹھ ابوبکر مسجد نِش وٲتِو تُہۍ اَتہِ نَس چِھ گٔلی دٔچھنہِ سایِڈٕ اے ٲتنٕے چھِ ٲسۍ اَنٛدرٕ کَنۍ ٹھیٖک چھُ ؤ تُہۍ وٲتِو نا اتیٚن تُہۍ وٲتِو

ٹھیٖک چھُ ٹھیٖک کیٚنٛہہ چھُنہِ أسۍ حظ نیرو یِکہِ